اسلام علیکم ہیلو وعلیکم اسلام ٹھیٖک چھِو اصل پٲٹھۍ آ شُکُر شُکُرتُہۍ ؤنۍ تو مےٚ تُہۍ چھو وۄستہٕ نزیر صٲب آ شُکُر شُکُر مےٚ وَنے تۄہہِ اکہِ ساتہٕ یتھ کٲٹھۍ مکانس چھِ ٹٲل وٲل لگانہِ توہہِ ٲسو نَفَر سوٗز مٕتۍ آ مگر وۄنۍ چُھس بہٕ وٕچھان ریتی یِمن ہٕنز حالت واریاہ خراب یمن ٹایلہٕ یم لاج مَژٕ چھِ مےٚ باسان تِم آسہٕ یِمٕے نٔے نٔے نَفَر اتھ وٕچھ حظ مےٚ ٹٲلٕے وۄتھان حظ اَکہِ اَکہِ یے چھِ ؤستی پیوان حظ نہ پَلَسترزس تہٕ چھِ اتھ تھوڑا بہت تم رَنہٕ ہش چھِنہٕ حظ پھلہٕ گٔمژٕ مٔنزۍ مٔنزۍ مےٚ چھُنہٕ سمجی تران مسالہٕ یہِ مےٚ ووٚنُکھ مسالہٕ تہِ تھاے مکھ ایویلیبٕل سورُے ایکٕسٹرا تھاے مکھ ایویلیبل مےٚ چھُنہٕ سمجی تران یتھ گوٚو تہٕ گوٚو کیاہ یہِ پَیی نہ حظ مےٚ یہِ مِٹریل یہِ اوٚمو دِیُت نہ حظ تۄہہِ یُس لِسٹ کوٚروٗ مےٚ سینڈ مےٚ تھو تِمن سورُے ایویلیبٕل حظ تَمہِ حسابہٕ تَمہِ مٔزید تہِ چھِ مےٚ مطلب یہِ پرابلم گژھان یہِ فیس مےٚ نہ حظ لَبَن گٔیے مےٚ پرابلم حظ بیٚیہِ یُس سُہ پَلستر یتھ اَسہِ ٹٲل روزو یہِ حظ لاگنٕے تتھ تہِ چھِ یِم رَنہ ہشن گٔمژٕ حظ یم پھلہِ گٔمژٕ سیٖمٹس حظ یا چھُنہٕ اوٚمو مسالہٕ ترومُت برابر یا چھُنہٕ اوٚمو کٲم کٔرمٕژ اتھ چھُس بہٕ ونان اتھ ہے گٔیے تہٕ گٔیے کیاہ پرابلم مےٚ چھُنہٕ سمجی یوان حظ اگر مےٚ تھومُت چھُ تُہُند ایسٹِمیٹ برابر حظ تۄہہِ ونے مےٚ پانہٕ تہِ دِی زیو نظر یتٮ۪تھ چھُو تۄہہِ پَنُن گرٕ پَنُن گرٕ یتٮ۪تھ تھٲے زیو خاص خیال پانہٕ پَنُن اَتھٕ لاگُن مگر تۄہہِ چھُو ژاٹھ سوٗزمٕتۍ یور ضروٗری تہٕ ضروٗری مہربٲنی کٔرتھ کیازِ اتھ چھُ وٕنکٮ۪س آ وۄنۍ یِنہ بی پانے یی زیو پانے مہربٲنی کٔرتھ بس حظ یہوے یہوے دی تو کمپٕلیٖٹ کٔرتھ سُہ گوٚو وۄنۍ واریاہ کینہہ حظ چلو چلو چلو بِہِو حظ نزیٖر چلو